میجَر یِم زَنہٕ سپوٹٕس ٹیٖم چھِ کٔشیٖرِ منٛز تِم چھِ کیٛاہ چھِ وَنان کِرکَٹٕکۍ تِم چھِ یَتھ کیٛاہ چھِ وَنان یَتھ فُٹ بالہِ ہِنٛدۍ چھِنہٕ تیٖتیٛاہ زیادٕ کینٛہہ البتہ مطلب چھِ کینٛژھا بیٚیہِ چھِ اَمہِ مٔزیٖد کیٛاہ چھِ وَنان یَتھ سایکٕلِنٛگ ہِنٛدۍ یِم زَن ٹیٖم چھِ کٔشیٖرِ منٛز بَس مےٚ چھِنہٕ باسان بیٚیہِ چھِ ییٚتہِ ٹٮ۪نِس بیڈمِنٹَن چھِنہٕ مےٚ یِتھ کَنۍ وٕچھمُت کینٛہہ آ یہِ کِرکَٹ ٹیٖم چھِ ییٚتہِ بیٚیہِ چھِ کیٛاہ چھِ وَنان یَتھ فُٹ بال ٹیٖم تہٕ مَگَر فُٹ بالہِ ٹیٖمہِ چھِنہٕ تَتھ لٮ۪ولہِ پٮ۪ٹھ کینٛہہ یَتھ پٮ۪ٹھ زَنہٕ کِرٛکٮ۪ٹ چھِ